اگر بہٕ کَتھ کَرٕ کمہِ زَبانہِ ہنٛز نِوٕز چھَس بہٕ وُچھان بہٕ چھَس زیادٕ تَر وُچھان ہنٛدی یا چھَس بہٕ وُچھان اُردوٗ کَتھ اگر بہٕ کَرٕ کہِ اسہِ چھا ایٚولیبٕل کانٛہہ نِوٕز میٖڈیا یا لوٗکَل ٲں لینٛگویجہِ منٛز نِوٕز تہٕ آ ڈی ڈی کٲشُر چھُ تَتھ پٮ۪ٹھ چھِ یِوان سَتہِ بَجہِ خَبَر نامہٕ تَتھ پٮ۪ٹھ چھِ کٲشِر پٲٹھۍ تہِ نِوٕز یِوان تَتھ پٮ۪ٹھ ہیٚکو أسۍ کٲشِر پٲٹھۍ وُچھِتھ یا ریڈیو چھُ ریڈیوَس پٮ۪ٹھ چھِ یِوان کٲشِر پٲٹھۍ ٲں نِوزٕ تَتھ پٮ۪ٹھ چھِ ہیٚکان أسۍ بوٗزِتھ